میٲنۍ فیورِٹ یۄس کشمیٖری یِم کہاوتہٕ چھِ سُہ چھُ شال ژٔلِتھ بٹھٮ۪ن لورِ بیٚیہِ چھُ موٗلَن درٛوت تہٕ پٔترَن سَگ